بِلکُل مےٚ چھُ باسان پنٛنہِ شایہِ مےٚ چھِ سپیشَل ٹیلَنٹ اَکھ مےٚ چھِ ویٖڈیوگرٛافی تہٕ فوٹوگرٛافی تگان اَصٕل تہٕ مےٚ چھُ باسان أسۍ ہٮ۪کو یہِ ہیٚچھِتھ ییٚلہِ اِنسان دۄہ کھۄ دۄہ اَتھٕ ٹرٛاے کَرِ یا فیٖلڈَس منٛز نیرِ پَتہٕ کَرِ فوٹوگرٛافی ویٖڈیوگرٛافی تہٕ اَدَے ہیٚکہِ ہیٚچھِتھ